اگر أسۍ نَگیٹِووِٹٮ۪ن ہٕنٛز کَتھ کَرو کیٛازِکہِ یُس یہِ پرٛوڈَکٹ چھِ اَتھ مُتعلِق چھِ مےٚ پٮ۪وان موٗر دٮ۪ن میون سُپیٖک کَرُن تھوڑا آسہِ ہا رِٹٲن کَرُن کینٛہہ تاکہِ مےٚ گژھِ ہے آسٲیِش اَمہِ پرٛوڈَکٹَس مُتعلِق ییٚلہِ مےٚ یہِ بولنہٕ یوت پیوٚو بَٹ اَکھ چیٖز چھِ اَصٕل أمۍ منٛز مےٚ میلے صِرِف پَنٕنۍ لوکَل لینٛگویج کَتھ کَرٕنۍ